مےٚ ہَسا گٔے اَکہِ لَٹہِ غلطی بہٕ اوسُس بہٕ چھَس نوکری کَران حظ پرٛایویٹ مےٚ گٔے غلطی اَکہِ لَٹہِ بہٕ اوسُس حِسابَس منٛز گٔے مےٚ تھوڑا مےٚ اوس دَہ رۄپیہِ یِوان علاوٕ بہٕ اوسُس دپان یہِ دَہ رپیہِ علاوٕ یہِ کَپٲرۍ چھِ یِوان مان ژٕ مِثال یہِ مگر مےٚ کوٚر فوکَس مےٚ دوٚپ یہِ دہ رۄپیہِ علاو یہِ کَپٲرۍ یِوان چھِ وۄنۍ ییٚلہِ ٹایم ٹایم ٹایم چھُ گژھان تہٕ یُس زَن صحب چھُ میون تٔمِس ژٕ دِ مےٚ اکھ گٲنٛٹہٕ علاوٕ کیوںکہِ بہٕ کَرٕ ایٚکٕسٹرا ٹایِم تہٕ مےٚ چھُ تھوڑا یہِ یہِ بہٕ کَرٕ یہِ پانَے یہِ ہینٛڈٕل فاینٔلی ییٚلہِ تٔمۍ اکھ گٲنٛٹہٕ دیُت تہٕ کوٚر مےٚ یہِ مِثال تَتہِ أکِس گٲنٛٹَس منٛز مَسلہٕ مثال یہِ کَپٲرۍ کیٛاہ آو تہٕ فاینٔلی گوٚو یہِ مسلہٕ حل